آز بروںٛٹھ وُہ دۄہ کٔر مےٚ تٕہٕنٛز کیب اَکھ بُک مےٚ اوس گژھُن سوپرٕ پٮ۪ٹھ شہر یُس تٕہُںٛد ڈرٛیوَر اوس تٔمِس ٲس نہٕ ماسٕک لَگٲوِتھ تٔمِس ٲس نہٕ یَتھ کووِڈَس منٛز ماسٕک لَگٲوِتھ کِہیٖنۍ تٔمۍ سٕںٛدۍ سۭتۍ ہَکے بیٚکِس نفرَس بٮ۪مٲرۍ پھٲلِتھ یُس تٕہٕںٛز کیب ٲس سُہ ٲس واریاہ بُرٕ حالتہِ منٛز تٔمِکۍ سیٖٹہٕ آسہٕ خراب گٔمژٕ تٔمِکۍ پرٛٮ۪تھ کانٛہہ چیٖز اوس لِتھوِتھ مہربٲنی کٔرِتھ ٲسِو تم صاف کَران